سُہ وقت ییٚمہِ ساتہٕ مےٚ اَکھ اِمپاٹَنٛٹ ڈِسِجَن کیٛاہ چھِ وَنان یَتھ تُلُن اوس سُہ اوس ییٚمہِ ساتہٕ مےٚ ٹُوٮ۪لتھٕ پَتہٕ اٮ۪گزام دیُت ڈِسایڈٕے اوس نہٕ گژھان مےٚ بہٕ گژھا بَنٛگلادیش پَرنہِ بہٕ دِمَہ نیٖٹ ییٚتھی بیٚیہِ بہٕ کیٛاہ کَرٕ پَتہٕ کوٚر مےٚ کٲم فاینٔلی کیٛاہ چھِ وَنان یَتھ کوٚرمُت ڈِسایڈ کہِ بہٕ گژھٕ بنٛگلادیش تَمہِ پَتہٕ اگر وٕچھو أسۍ یہِ کیٛاہ چھِ وَنان یَتھ بہٕ چھَس وارِیاہ مطلب شُکُر کَران کہِ مےٚ اوس سُہ یُس زَن سُہ ڈیسجَن اوس سُہ اوس نِمُت مےٚ وارِیاہ اَصٕل بہٕ چھس زیادٕ تر یُس زَن اٮ۪ڈوایس آسہِ مےٚ نِنۍ سُہ چھُس بہٕ مٲلِس ماجہِ ہِنٛزٕے نِوان اَمہِ باوجوٗد چھُ مےٚ مام تہِ یُس زَن مےٚ اٮ۪ڈوایس چھِ دِوان